اسلامُ علیکُم وعلیکُم سَلام ٹھیٖک چھِو حظ آ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ آ ؤنِو حظ کٔم چھِو آ بِلکُل بِلکُل بِلکُل تُہۍ ؤنِو یہِ ناو پَنُن اچھا ٹھیٖک تہٕ رجِسٹرٛیشَن نمبر ؤنِو کیٚنٛہہ چھُ تۄہہِ آ بِلکُل ٹھیٖک حظ چھُ بِلکُل تُہۍ ؤنۍ تَو مےٚ یہِ تۄہہِ کیٛاہ چھُو روٗدمُت حِساب تُہۍ کیٛازِ چھُو یژھان جاب کَرُن یہِ کۄل بِلکُل بِلکُل اَتھ گژھِ آسُن اَسہِ چھِ پرٛفرَنس چھِ أسۍ دِوَان یِم ایم بی اے وٲلۍ آسن یا ایم سی اے وٲلۍ آسن ٹھیٖک چھا تِمَن چھِ یِوَان پرٛٮ۪فرَنٕس دِنہٕ تہٕ وۄنۍ چھُ اکھ بیٛاکھ چھِ اَسہِ سۭتۍ تھومُت اگر کانٛہہ ڈِپلوما ہولڈَر تہِ آسہِ سۄ لیول وغیرہ ییٚمِس کٔرِتھ آسہِ تِم تہِ ہیٚکَن اَمہِ خٲطرٕ ایٚپلاے کٔرِتھ تہٕ بیٚیہِ گَژھِ یَتھ منٛز ٹایپِنٛگ ٹیٚسٹ ٹایپِنٛگ ٹٮ۪سٹ کَرِ ڈِٹرمایِن اَصلی نَنہِ ٹایپِنٛگ ٹٮ۪سٹ سۭتی نَنہِ کُم کینڈِڈیٹ چھِ زیادٕ اَسہِ ٹایپِنٛگ ٹیسٹ چھُ ضروٗری ٹھیٖک چھا پاس کَرُن اور ٹایپِنٛگ ٹٮ۪سٹ سۭتی ہٮ۪کو أسۍ وٕنِتھ کُس کینڈِڈیٹ کیٛاہ چھُ کران تہٕ بیٚیہِ چھِ اَتھ منٛز اَسہِ تھٔمٕتۍ زٕ ترٛےٚ پویِنٛٹ تِم چھِ اَسہِ تھٔمٕتۍ پاس یِم تۄہہِ پَتھ کُن ایکٕسپیٖریَنٕس آسہِ یا بیٚیہِ کیٚنٛہہ آسہِ یَتھ پٲٹھۍ چھِ کٲم آسہِ کٔرمٕژ کینٛہہ تُہۍ کیٛاہ کٲم کیٛاہ آسِوٕ تۄہہِ کران تُہۍ ایز کیٛاہ آسِوٕ تۄہہِ کٲم کَرَان اچھا اٮ۪کاوُنٛٹ ٲسِو تُہۍ تَتہِ ٹھیٖک گوٚو کَمپیوٗٹرٕچ آسوٕ تۄہہِ نالیج والیج تھوڑا بہت یِم بیسِک گۄڈنِچ یِم ضروٗری پَتہ گژھِ آسٲنی یۄس زَن بیسِک پَتہ گژھِ آسٲنی تَتھ اچھا کَمپیوٗٹرَس منٛز چھُ بیٚشِک ٹھیٖک ہاں کالفِکیشَن کالفِکیشنہِ منٛز اوس اَسہِ تھومُت حظ یہِ کیٛاہ چھِ اَتھ وَنان یہِ یا گژھِ آسُن ڈِپلوما وِپلوما کینٛہہ یا گژھِ آسُن کیٚنٛہہ اَتھ منٛز ڈِگری کیٛاہ چھُ تۄہہِ تہِ چھُوا تِمو منٛز چھا تۄہہِ کیٚنٛہہ آ بی سی اے بِلکُل بی سی اے اٮ۪م سی اے بِلکُل تِم ٲسۍ کیٛاہ چھُ بی سی بی سی کیٛاہ آسیو تۄہہِ پٔرسَنٹیج روٗزمُت ٹُوَنٹی ایٹ پٔرسَنٛٹ ٹھیٖک تہٕ ٹایمِنٛگ سٕپیٖڈ کیٛاہ ووٚنوٕ تۄہہِ کیٛاہ چھو تۄہہِ تھٔٹی فایِو بیٚیہِ گژھِ تۄہہِ ٹایپِنٛگ ٹٮ۪سٹ ییٚتہِ تہِ ٹھیٖک چھا ٹایپِنٛگ ٹٮ۪سٹ گژھِ تۄہہِ ییٚتہِ تہِ تہٕ کیٚنٛہہ چھُنہٕ پَرواے تہٕ تُہۍ کٔرِو کٲم تُہۍ یی زیو آفِس اَسہِ چھُ تھومُت سدہٲیمہِ یہِ ٹایپِنٛگ ٹیسٹ ٹھیٖک چھا باقٕے چھُ یِتھ کٔنۍ چھُ تۄہہِ کرٛایٹ ایریاہَس منٛز چھُو تۄہہِ فِٹ یِوان اَتھ منٛز چھُنہٕ مَسلہٕ کیٚنٛہہ اٮ۪لجِبٕل چھِو تۄہہِ اَمہِ خٲطرٕ تُہۍ چھُو ٹھیٖک ایٚکٕسپیٖرینٕس تہِ چھُو تۄہہِ سُہ گوٚو زیادٕ رُت ٹھیٖک چھا کیٚنٛہہ چھُنہٕ ایٚکٕسپیٖریَنسَس تہِ چھِ أسۍ دِوَن پرٛٮ۪فرَنٕس وَنۍ کٔرِو یِہوے ٹایپِنٛگ ٹٮ۪سٹ دِیِو تُہۍ تہٕ ٹھیٖک چھا اَدٕ حظ چلو چلو